بالکل ہندوستانس منٛز اگر أسۍ کتھ کرو کینٛہہ خاص دۄہ گۄڈٕنٮ۪تھے چھُ ہولی مناونہٕ یِوان یتھ منٛز یتھ أسۍ ونان چھِ رنٛگن ہُنٛد تہوار یتھ منٛز لۄکٕٹۍ شُرۍ یا بٔرۍ پانہٕ ؤنۍ رنٛگ چھکان چھِ اکھ أکِس بالکُل مطلب بڑٕ مزٕ دار انٛدازس منٛز چھِ یِوان سۄ مناونہٕ تمہِ پتہٕ چھ بیٛاکھ اکھ دۄہ یُس عیٖز ہُنٛد دۄہ چھُ یِوان مناونہٕ عیدالفطر بالکُل عیدالفطر چھِ ماہ رمضان کہِ پتے مناونہٕ یِوان پوٗرٕ ہندوستانس منٛز یِم تہِ مسلمان چھِ تِم چھِ عید الفطر مناوان اتھے پٲٹھۍ چھِ عید الاضحی یُس ذی الحج کِس رٮ۪تس منٛز مناونہٕ چھ یِوان دہ ذی الحج یتھ منٛز مسلمان پنُن خاص جانور چھِ قۄربان کران اِتھے پٲٹھۍ چھِ دیوالی ہٮ۪نٛدین ہٕنٛدس مذہبس منٛز مناونہٕ یِوان یتھ منٛز لُکھ اکھ أکِس برفی بٲگراوان چھِ یُس خاص طٔریٖقس منٛز مناونہٕ یِوان چھِ